اہن حظ آ اَسہِ چھِ پںٛنِس گامَس منٛز سٕپوٹٕس کٕلَب اَسہِ چھِ واریاہ ہیٚچھَان تَتہِ اَسہِ چھُ ہِلال سٕپوٹٕس تہِ گژھان ہیٚچھنہِ تَتہِ تہِ چھِ واریاہ اَصٕل ہیٚچھناوان بیٛاکھ چھِ اَسہِ سٕپوٹٕس کٕلَب تَتہِ تہِ چھُ واریاہ اَصٕل ہیٚچھناوان تَتہِ چھِ أسۍ واریاہ سَمٕجھ یِوان یِم ہلال سٕپوٹٕس کٕلبَس منٛز چھِ ہیٚچھان تِم تہِ چھِ واریاہ اَصٕل ہیٚچھان تَتہِ پَتہٕ چھِ تِم یہِ سٕپوٹٕس کٕلَب ییٚتہِ یِم تَتہِ چھِ ہیٚچھان تِم تہِ چھِ واریاہ اَصٕل ہیٚچھناوان تَتہِ تَتہِ چھِ واریاہ بہتریٖن ہیٚچھناوان اَسہِ پَتہٕ چھِ تِمَے اِنٹَرنیشنَل گژھان گِنٛدنہِ